یم میٛٲنۍ ٲں تھٲٹ چھِ اگر أسۍ ٲں یوٗز کرو ٲں ماڈٔرٕن ٲں ڈِجٹل آرٹ یوٗز پنٕنۍ ڈرٛاینٛگہِ منٛز تِم چھِ واریاہ اصٕل واریاہ اصٕل چھِ ہر لحاظہٕ تہٕ بییٚہِ وَنہِ بہٕ ٲں مےٚ چھِ ٲں پٔرسٕنلی یوٗز کرمٕتۍ یِم تہٕ بییٚہِ ونہٕ بہٕ ٲں کٕم ٲں سافٹویر چھِ مےٚ یوٗز کرمٕتۍ ییٚمہِ سۭتۍ مےٚ ٹایِم بچیٛوو واریاہ زیادٕ ییٚمہِ سۭتۍ مےٚ سٕمارٹ ورٕک گوٚو بیٚکہِ ٲں بیٚکہِ ٲں الفاط طریٖقہٕ سٕمارٹ ورٕک ونان چھِ یتھ أسۍ یہِ چھِ اَکھ یہِ چھِ اَکھ پٔرسٕنل انسانس پنٕنۍ چۄایس مطلب کانٛہہ پٔرسن چھُ یژھان بہِ روزٕ سِٹِکٹہٕ مطلب یتھ کۄنویٚنشِنل میٚتھڈس پٮ۪ٹھ کانٛہہ پٔرسن چھُ یژھآن نَہ بہٕ کٔرٕ ایٚمبرٛیس بہٕ کٔرٕ نٔے نٔے ٹوٗلٕز یوٗز تاکہِ بہٕ ہیٚچھہٕ مےٚ بچہِ ٹایم تہٕ بییٚہِ میٛٲنِس آڈینٕس آسَن وُچھہِ تِمن تہِ گژھہِ خۄش مطلب بہِ چھُس مطلب اَٹیچِڈ ٹُو ٲں ٹیٚکنالوجی ٲں اگر بہٕ ونہٕ پنُن ٲں بہٕ چھُس نہٕ تیٛوٗتاہ خاص پینٹر کہیٖنۍ مطلب مےٚ چھِ پینٹِنٛگ شوق گژھان مےٚ چھِ ہیٚچھمٕژ اسہِ چھُ کٔرمٕژ سکولَس منٛز پینٹِنگ وینٹِنٛگ کٔرمٕژ لیکِن تَمہِ وزۍ اوس نہٕ یوٗتاہ ٲں ڈِجٹلایزیشن گوٚمُت کیٚنٛہہ نَہ ٲسۍ اسہِ تمہِ وِزۍ پتہ یٖتیٛاہ سافٹویرٕز چھِ یِم چیٖز چھِ یِیٚمہٕ سۭتۍ اسہِ واریاہ مطلب ایزی پٲٹھۍ گژھہِ ہا یہ کٲم مطلب یتھے آز أسۍ آز اگر بہِ کٔرِ آرٹ کٔرٕ یوٗز ٲں بہِ کٔرٕ کیٚنٛہہ بییٚہ مطلب یوٗز مطلب ڈِجٹل آرٹ کرٕ بہِ یوٗز لایک ایٚڈوب فوٹوشواپ چھِ أسۍ یوٗز کران ایٚڈِٹِنٛگ ایپٕس چھُس بہِ یوٗز کران اگر أسۍ کانٛہہ فوٹو چھُ آسان سُہ چھُنہٕ اصٕل آمُت کہیٖنۍ اسہِ چھِ مگر پیٚوان امِجیٹ نیٖڈ پیٚوان تمِچۍ ضروٗرت تہٕ أسۍ چھِ تتھ ایٚڈوب فوٹوشواپ أسۍ چھِ پِکسل تمِکۍ فِکٕس کران أسۍ چھِ سۄ تَمہِ طریٖقہٕ رپرٛیٚزنٛٹ کران اسہِ چھُنہٕ أسۍ چھِ ہر کانٛہہ فٕلاز تتھ غٲب کران چھِ أسۍ پرٛیٚزنٛٹ کران تَمہِ سۭتۍ چھُ اکھ سُہ اَکھ اصٕل اِمپرٛیٚشن پیٚوان وُچھَن والیٚن نا یہِ ہیٚکہٕ ہون أسۍ ہایر کرتھ یا یۄس أمۍ سُنٛد آرٹ چھُ أمۍ سنٛد آرٹ چھُ بلکل ایٚپرِسیشنَس لایق تٔعریٖفن لایق تہٕ مےٚ چھِ ٲں واریاہ یِم ٲں یِم کٔرمٕتۍ یوٗز ٲں سافٹویرٕز ڈِجٹل سافٹویرٕز ڈرٛاینٛگہِ منٛز یتھٕے بہِ لۄکُٹ اوسُس بہِ اوسُس سکولَس پرَان بہِ اوسَس ضُروری گژھان مطلب مےٚ اوس نہٕ ہنٛگہٕ تہٕ منٛگہٕ سۄ اکھ سۄ کیٛوریاسٹی جوکہِ ٲسۍ آسان بہٕ اوسُس گژھان آرٹ سیٚکشنَس منٛز بہٕ اوسُس کران ایٚکٕسپلور یِم آپشنٕز مطلب بہِ اوسُس یِتھے پٲٹھۍ تِم ٲں ڈرٛاینٛگٕز کران سکیٚچ بناوان ڈرٛاینٛگ کران سرکٕل ٲں ریٚکٹیٚنٛگٕل ڈایگٕنل پوالیگن مطلب بہِ اوسس پانٔے فِل رنگ کران سم ٹایمٕز اوس مےٚ سر ونان ژٕ کیٚازِ چھُکھ یِم کران بہِ اوسُس نا پانہٕ یِم برٛیٚش یوٗز کران منٛزٕ اوسُس بہِ ایٚڈوب فوٹوشواپ یوٗز کران منٛزٕ اوسس بہِ کران تِم تِم ٲں سُہ فِلٹر بۄکٕس یوٗز کران مےٚ چھُ سُہ وُنہِ تہِ یاد بۄکُس یاد پیٚوان سُہ فلٹر بۄکٕس یوٗز کران منٛزٕ اوسُس بہٕ تِم پینٛٹ کران ایکسیٚس یوٗز سُہ اوس پتہٕ سٲرٕے سٕپیس بھران تہٕ سٲلِم شُرۍ أسۍ پتہٕ یوان مےٚ کُن ژےٚ کپٲرۍ کورتھ یوٗز اسہِ تہِ ہاو أسۍ تہِ یمہٕ ہو یِم وچھنہٕ لیکن تَمہِ وزۍ ٲسۍ اسہِ لِمِٹٕڈ انفارمیشن تِکیٛازِ بہٕ ونہٕ أسۍ چھِ ٹیٚکنالوجِکلی واریاہ بیک وٲرڈ ٲسۍ چھِنہٕ واریاہ ایڈوانٕس کہیٖنۍ تِکیٛازِ ڈیٛو ٹُو سم اِنسٹیبٕلِٹی ییٚتہِ چھِ یہِ چھِ ہر کٲنسہٕ چھِ انسِٹیبٕلٹی آسان تہٕ مگر امہِ سۭتۍ چھُ اگر أسۍ وُنۍ ڈِجٹل آرٹ وچھُو ڈِجٹل آرٹ چھُ اصٕل واریاہ اصٕل پلیٹفارم پرٛووایڈ کران واریاہ واریاہ بہتریٖن پلیٹفارم کران مطلب أسۍ ہیٚکو تھرٛی ڈی ماڈلِنٛگ کرتھ مطلب ٲں سکینِنٛگ سکیچنٛگ کرتھ أسۍ ہیٚکو بییٚہِ ٲں فلٹر سکیچنٛگ کرتھ یا أسۍ ہیٚکو سُہ اۄیل سکیچنٛگ کرتھ تتی سُہ چھُ آسان مطلب تھرٛی ڈی ماڈلنٛگٕے آسان تٔتھۍ منٛز چھُ آسان بس چھِ پیٚوان کرٕنۍ باقٕے چھِ سٲلِم مطلب مشینٔے کران مطلب یِم أڈۍ آرٹِسٹہٕ چھِ آسان بہٕ چھُس ہر مےٚ مےٚ چھُ ریٚسپیٚکٹہِ ہر کُنہِ آرٹَس أمِچۍ آرٹسٹَن سۭتۍ یِم ڈارٛینٛگ بناوان چھِ واریاہ ہارڈ ورِک ہارڈ ورٕک کٲم إں أڈٕۍ آرٹِسٹہٕ چھِ یژھان أسۍ روزو بوُنٚڈ روٗٹٕس أسۍ کرو کۄنویٚنشِنل میٚتھڈ یوٗز کۄنویٚنشنل میٚتھڈ یوٗز مطلب پرٛٲنۍ میٚتھِڈ تِم چھِ کران ہینٛڈ سۭتۍ یوٗز تِم چھِنہٕ زیادٕ ایکٕسپلور کران یِم چیٖز مطلب کیٛاہ چھِ اَتھ ونان ٲں ڈِجٹلی گژھان یِم چھِ ونان شاید اسہِ ما گژھہِ کیٚنٛہہ اسہِ ما گژھہِ کیٚنٛہہ یہِ مطلب نۄقصان اسہِ ما گژھہِ مطلب ہینٛڈ ورٕک چھِ آسان آلویز بیٚٹر دین مشیٖن یہِ چھِ پتہ آسان لیکِن ٲں کُنہِ ساتہِ چھِ اسہِ زیادٕ ڈِمانٛڈ یِوان تِم بنٲیو یِم چیٖز تُہۍ کرِو سا وۄنۍ یتھ پٲٹھۍ یتھ پٲٹھۍ باقٕے چیٖز تُہۍ ؤنِو اسہِ لیکِن تِمن چھُس بہٕ یہِ ونان تہٕ اسہِ پٔزِ پنُن پان یتھُے أسۍ پنُن پان ڈِجٹلایز کران چھِ نا اسہِ چھِ اَکھ سۄ پہچان ہِشۍ میلان